اَہَن حظ آ مےٚ چھِ یاد اَسہِ چھُ بہٕ چھَس پَران یہِ اَسہِ اوس سکوٗلَس منٛز اوترٕ اَکھ اِوینٛٹہٕ تہٕ سُہ چھُ مےٚ یاد تَتہِ اَسہِ اوس ٹیٖچٲرٕز ڈے یَس پٮ۪ٹھ اَکھ اِوینٛٹ کوٚرمُت ناو یہِ آ اَسہِ حظ کوٚر تَتھ پٮ۪ٹھ واریاہ ڈانٕس حظ کوٚر سِنٛگِنٛگ حظ ماسٹرَن خٲطرٕ پرٛنٛسپُل سَرَس خٲطرٕ حظ پانَس شُرٮ۪ن خٲطرٕ حظ بیٚیہِ حظ چھِ اَسہِ آوُٹ گویِنٛگ کٕلاس اَکھ تِمَن خٲطرٕ تہِ حظ کوٚر اَسہِ واریاہ زیادٕ مطلب تِمَن تہِ کوٚر اَسہِ وٮ۪لکَم اَصٕل پٲٹھۍ پنٕنٮ۪ن ٹیٖچرَن کوٚر وٮ۪لکَم اَسہِ اَصٕل پٲٹھۍ آ یِم حظ اَسہِ تَتہِ سِٹاف سورُے چھِ تِمَن کوٚر پَنٕنۍ کَنٹر۪ٛکچُوَل یِم حظ اَسہِ چھِ تِمَن تہِ حظ کوٚر اَسہِ یہِ واریاہ زیادٕ اَصٕل پٲٹھٮ۪ن اِناگریشَن تَتہِ حظ بیٚیہِ حظ چھِ اَکھ مطلب سِٹوری حظ نِیوٕز نِیوٕز سِٹوری اَکھ حظ چھِ اَز اوس یہِ چھِ سارنٕے پَتہ اَز اوس پاکِستان ؤرسٕز سِری لنٛکا میچ یُس پاکِستان حظ یہِ چھِِ پَتہٕ اَسہِ پاکِستان چھُ اوترٕ پٮ۪ٹھ واریاہ زیادٕ ویٖک گوٚمُت کیٛازِکہِ تِم چھِنہٕ زینان کِہیٖنٛۍ تہِ نہٕ اوترٕ اوس اِنڈیا ؤرسٕس پاکِستان تہِ میچ تَتہِ تہِ زیوٗن اِنڈیاہَنٕے پاکِستان چھِ پاکِستانَس یوٚتامَتھ پَننۍ پُلیر ٲسۍ اَصٕل تِم ٲسۍ واریاہ زیادٕ گِنٛدان اَصٕل وۄنۍ چھِ أسۍ چھِنہٕ وَنان کہِ تِمَن چھِنہٕ پُلیر اَصٕل کِہیٖنٛۍ تہِ نہٕ یہِ کُنہِ ساتہٕ چھِ لَک آسان تِم چھِ زینان کُنہِ ساتہٕ چھُنہٕ آسان کیٚنٛہہ تہِ نہٕ تِمو ہوورُکھ اوترٕ تہِ ہورُکھ تِمو پَنُن ہورُکھ تِم اوترٕ تہِ تِمو تہٕ اَز تہِ ہورُکھ تِمو مےٚ حظ باسٮ۪و یہِ سِٹوری واریاہ زیادٕ اِنٹرسٹِنٛگ مطلب اَتھ سِٹوری منٛز حظ چھِ اِنٹرٛسٹِنٛگ فیکٹ سارِوِٕے کھۄتہٕ زیادٕ یہِ کہِ تِم حظ چھِ پاکِستانٕے کَران کٲم تِم چھِ ہاوان أسۍ چھِ مطلب گۄڈٕنٮ۪تھ چھِ تِم تَمہِ آیہِ نیران مطلب أسۍ چھِ وَنان تِمَن چھُ فُل جوش آسان تِمَن آ یِم زینان اَز یِم زینان از یِم زینان اَز مگر ییٚلہِ حظ تِم تَتٮ۪تھ واتان چھِ گۄڈٕ وَنان أسۍ کِہیٖنٛۍ تہِ نہٕ ییٚلہِ تِم تَتٮ۪تھ نیران واتان چھِ تِم چھِ تَتٮ۪تھ چھِ کیٛاہ چھِ اَتھ وَنان کَران تِم کٲم تِم چھِ پَتہٕ ہاران تَتہِ تِمَن چھِ پَتہٕ گژھان نٔروَس نٮ۪س تہِ چھِ گژھان تہٕ پَتہٕ چھِ تِم ہاران تَتہِ یِمو حظ ہوٚرُکھ اَز تہِ اَز اوس سری لنٛکا ؤرسِز پاکِستان میچ